ہیٚلو اَلسَلامُ علیکُم ریٚسٹورنٛٹ صٲب ہے مےٚ حظ کَریٛو ٲدۍ زٕ گھنٛٹہٕ برٛونٛہہ کریٛو مےٚ آرڈر پیٖزا مےٚ کٔریٛو اَکھ کوٛالِٹی ہُنٛد اَکہِ کوٛالٹی ہُنٛد کریٛو مےٚ پیٖزا اَکھ آرڈَر مگر یُس بہٕ وۄنۍ پیٖزا چھُس رَٹان یہِ نَہ سا چھُنہٕ سُہ کوٛالٹی تَمہِ کوٛالٹی ہُنٛد کیٚنٛہہ یُس مےٚ آرڈَر کریٛو تۄہہِ ہَسا چھُو آیٹم دیٛتمُت مگر یہِ چھُ بَدل آیٹم تُہنٛز یۄس یہِ سٔروِس یہِ نَہ سا چھَنہٕ ٹھیٖک کیٚنٛہہ یا چھُو تۄہہِ یہِ پیٖزا اوسمُت بدلہٕ کٲنٛسہِ سوزُن تۄہہِ چھُو اوسمُت ایٚڈرَس دِتھ بدل ایٚڈرس چھُو تۄہہِ بدل دیٛتمُت تٔمِس یُس یہِ ییٚمۍ یہِ مےٚ نِش واتنو یہِ آرڈَر وۄنۍ چھُ سو بہٕ تۄہہِ رِکویٚسٹہٕ کَران یا سوٗزِو مےٚ پَنُن اَکھ آرڈَر یُس مےٚ ییٚمہِ کوٛالٹی ہُنٛد مےٚ پیٖزا آرڈَر تۄہہِ کَریووٕ تُہۍ سوٗزِو مےٚ سُے آرڈَر یا اگر نہٕ تہِ ہیٚکِو کٔرِتھ تیٚلہِ کٔرِو مےٚ رِفنٛڈ ایٚکاونٛٹ نمبر چھُس بہٕ وَٹس اپ نمبرَس پٮ۪ٹھ تۄہہِ سیٚنٛڈ کَران مےٚ سوٗزِو تٔتھۍ منٛز یا کٔرِو مےٚ رِفنٛڈ پونٛسہٕ سوٗزِ مےٚ واپَس یا کٔرِو بیٛاکھ اَکھ کٲم یا سوٗزِو مےٚ کۄریٚکٹہٕ آرڈَر یا سوٗزِو مےٚ سُے آرڈَر یُس مےٚ کوٚرمُت چھُ آرڈَر مےٚ مہٕ سوٗزِو یہِ لوٚو کوٛالٹی ہُنٛد پیٖزا کیٚنٛہہ باقٕے وَالسَلام